ہیٚلو اسلام علیکُم اَہن حظ بُرہان صٲب چھُس آ بِلکُل جِناب بِلکُل أسۍ حظ چھِ پَنُن یہِ فا فارٕم حظ یہِ وِجِٹیبلَن ہُنٛد أسۍ حظ چھِ اَتھ منٛز کَران واریاہَن ٹایپَن ہٕنٛدۍ یِم وِجٹیبلٕز حظ کَران گرٛوٗ بِلکُل یِم زَن أکِس گرٛوسِری سِٹور خٲطرٕ یِم زَن آسٮ۪ن یا أکِس ڈیٖلرَس یِم تہِ وِجٹیبلٕز ضروٗرت آسٮ۪ن تِم چھِ اَسہِ نِش سٲری حظ ایٚویلیبُل بِلکُل بِلکُل آ یِہِ تُہۍ کانٹِٹی نِیِو زیادٕ تۄہہِ ہَسا میلوٕ یہِ کانٹِٹی ڈِسکاوُنٛٹ حظ میلوٕ تۄہہِ بِلکُل جِناب تہٕ اگر تۄہہِ اَمہِ خٲطرٕ کیٚنٛہہ سیمپُلٕز تہِ آسہِ نو گۄڈٕ ضروٗرت تُہۍ ہیٚکِو اَسہِ کیٚنٛہہ سیمپُلٕز تہِ نِتھ تُہۍ ہیٚکِو تِم مارکیٹَس منٛز ترٛٲوِتھ یِم زَن ٲٹھ ٲٹھ ٲٹھ نو نو کِلوَن پٮ۪ٹھ مُشتمِل آسٮ۪ن سیمپٕلٕز واریاہَن یِمَن سبزِیَن ہٕنٛدۍ آ بِلکُل جِناب پَتہٕ ہیٚکِو تُہۍ وُچھِتھ تِم کَمہِ حِساب چلنو تۄہہِ بتھِ پَتہٕ ہیٚکِو تُہۍ اَسہِ نِش نِتھ اَصٕل ما حظ باقٕے ویجٹیبلٕز تہِ بِلکُل حظ بِلکُل تُہۍ ہیٚکِو سٲنِس فارمَس پٮ۪ٹھ وِزِٹ کٔرِتھ تُہۍ ہیٚکِو ییٚتٮ۪ن وُچھِتھ کہِ مطلب وِجٹیبلَن ہٕنٛز کالٹی کَمہِ آیہِ چھِ تہٕ تَمہِ حِسابہٕ ہٮ۪کو پَتہٕ أسۍ برٛونٛٹھ کُن یِمَن وِجٹیبلن ہُنٛد پرٛایِس تہِ کٔرِتھ اَصٕل کُن سیٚٹ بِلکُل حظ بِلکُل أسۍ کَرو اَہن حظ أسۍ کَرو چلو کیٚنٛہہ نہَ حظ چھُ پرواے أسۍ کرو تۄہہِ یُس تۄہہِ یہِ نَمبر چھُو حظ تُہۍ کٔرۍزیٚو مےٚ ییٚتھۍ پٮ۪ٹھ واٹٕس ایپ بہٕ کَرہو تۄہہِ پنٕنۍ لوکیشَن حظ سیٚنٛڈ حظ تہٕ تُہۍ کٔرِو سٲنِس فارمَس پٮ۪ٹھ وِزِٹ تہٕ ییٚتی کَرو أسۍ سٲرٕے ڈیٖل حظ تُلِو حظ بِہِو اَسلام علیکُم